ہیٚلو اسلامُ علیکم اہن حظ ٹھیٖکھ اصٕل پٲٹھۍ تُہۍ چھِو حظ ٹھیٖکھ اہن حظ اَسہِ حظ اوس کھالُن ییٚتٮ۪تھ منٛزباگن دیوار اَکھ چھُ ہمساین ہٕنٛدۍ طرفہٕ کھالُن مطلب سُہ چھُ اَکٕے لَب یِمن ہٕنٛدِ طرفہٕ تہِ تہٕ سانہِ طرفہٕ تہِ وُنۍ چھَس وُنۍ چھَس بہٕ تۅہہِ ونان اسہِ کوتاہ لَگہِ اتھ کوٗتاہ بوٚڈ دیوار چھُ اہن حظ دٔہ فُٹ مان حظ ژٕ آ دۅن سیرٮ۪ن ہُنٛد نہ پِلر نہ حظ چھِنہٕ تھاوٕنۍ اتھ دۅن سَیرٮ۪ن حظ تھٲوِو آ دۅن سَیرٮ۪ن حظ تھٲوِو پِلر پَتہٕ کھٲلِیو تُہۍ دیوار دو مطلب زٕ زٕ وار سیرٮ۪س آہن حظ اَسہِ ؤنیو حظ تُہۍ اَسہِ سیٖمٹ سیرٮ۪ن منٛز حظ اہن حظ یتھ منٛز حظ اَسہِ مطلب سَستہٕ گَژھِ تیٚلہِ حظ کھالو یِمنٕے منٛز اہن حظ سیٖمٹ تہِ کوتاہ لَگٮ۪س بیٚیہِ سیٚکھ وٮیٚکھ سیٚکھ اچھا تُہۍ یِیٖوا حظ ٹھیکس پٮ۪ٹھ کِنہٕ اَمٲنی تُہۍ یِیٖوٕ حظ ٹھیکَس پٮ۪ٹھ کِنہِ اَمٲنی پَتہِ کوتاہ حظ لَگہِ اَسہِ تَتھ تُہۍ کوٗتاہ چھِو دۄہس ہٮ۪وان یہِ حظ گوٚو واریاہ درٛوگ شیےٚ ہتھ حظ شیےٚ ہتھ حظ چھُ ٹھیٖکھ نہ سَتھ ہَتھ حظ چھُ تیٚلہِ اَدٕ حظ ٹھیٖکھ ہے چھُ تُہۍ حظ یی زٮیوٚ دۅیہِ ترٛےٚ دۅہۍ اَسہِ چھُ نہ حظ مِٹیرِیل اَنُن بِذٲتی تَتھ خٲطرٕ تہِ ما لَگن اکھ زٕ دۅہ تہٕ پَتہٕ یُتھ یِتھُے أسۍ مِٹیٖرِیل اَنو پَتہٕ کَرو أسۍ تۅہہِ فون آ ٹھیٖکھ حظ چھُ آب نہ حظ چھُ نہٕ یپٲرۍ آسان تہٕ آ أسۍ تھاوَو اِنتِظام کٔرِتھ اَدٕ حظ ٹھیٖکھ اَدٕ حظ اسلامُ علیکم